اہن سا آ أسۍ ہسا چھِ ایٚگرِکَلچر لینٛڈ پنٕنۍ یتھ منٛز اَسہِ ژوٗنٛٹھۍ کُلۍ چھِ وۄپدٲمٕتۍ تہٕ یہِ تِم چھِ واریاہ ویرایٹی مثلن کہِ چوٚموٗرا چھُ گولڈن چھُ رکھل چھُ کُلو چھُ پٕلین چھُ یتھ واریاہ ضروٗری چھُ دوا کرُن بؠمارِ چھِ یِوان تِمن تِمن چھُ ضروٗری کنٹرول کَرُن کہِ سون فصل ہسا روزِ ٹھیٖک سون فصل روزِ مارکیٹس لایق سٲنِس فصلس یی اَصٕل رۄپاے تہٕ اَسہِ ہسا چھُ اَمہِ ایٚڈوایس کران سُہ ہسا چھُ سکاسٹہٕ پؠٹھ ایٚم ایٚس سی ہاٹِکلچر کٔرِتھ اَسہِ برٛدر سُہ چھُ اَسہِ گایِڈ کران کہِ کنڈِشن حِساب کُس دوا کمہِ ساتہٕ چھُ کرُن سُپرے ہسا چھِ أسۍ باغس پانے کران یہِ سُہ ہسا چھِ گایِڈ کران کہِ کمہِ ساتہٕ کُس دوا چھُ بیٚیہِ چھُ سُہ خاص کر پنٕنِس باغس پانہٕ نظر دِوان یِم أنٛدۍ پٔکۍ باغ چھِ تِمن تہِ چھُ سُہ تھوڑا ہیلٕپ کران تپٲر کہِ کُس دوا کمہِ ساتہٕ پزِ دیُن تہٕ کُل ٹھیٖک تھاونہٕ خٲطرٕ یا فصٕل ٹھیٖک تھاونہٕ خٲطرٕ